ہیٚلو اسلام علیکُم ڈاکٹر صٲب تُہۍ چھِو حظ ٹھیٖک آ ڈاکٹر صٲب بہٕ حظ چھَس واریاہ بٮ۪مار تۄہہِ دِژٮ۪و مےٚ پٔتۍمہِ پھِرِ دوا مےٚ ٲس چھٲتۍ خراب بیٚیہِ اوس مےٚ تف تہٕ بیٚیہِ ٲس مےٚ نَرٮ۪ن زَنٛگَن تہِ دَگ باسان تۄہہِ دِژٮ۪و مےٚ دوا مگر تَمہِ سۭتۍ گٔے نہَ حظ مےٚ فرق بِلکُل کِہیٖنٛۍ

مےٚ حظ ٲس چھاتہِ تہِ سردی تہٕ بیٚیہِ ٲس مےٚ نَرٮ۪ن زَنٛگَن دَگ تف زُکام تَمہِ سۭتۍ نہَ حظ گٔے نہٕ مےٚ فرق بِلکُل کِہیٖنٛۍ مےٚ حظ کرٮ۪و باقٕےاحتیاط تہِ تہٕ مۅ مۅختصر فرق گٔے نہٕ کٕہٕنٛے کِہیٖنٛۍ تہِ نہٕ حظ مےٚ چھ بِلکُل خوٚشٕک ژاس مےٚ نہَ حظ چھُ نہٕ بَنان کیٚنٛہہ کھٮ۪ونُے نہَ حظ چھُم بنان کیٚنٛہہ بۅن کُن گروٚٹھ والُن نہَ حظ نہَ مےٚ حظ چھُ لگاتارے تف روزان بیٚیہِ حظ چھِ مےٚ نَرٮ۪ن زَنٛگَن واریاہ دَگ روزان اَکھ ہتھ تہٕ اَکھ کم چھُ گَژھان مگر زیادٕ نہٕ کیٚنٛہہ اَکھ اَشاریہِ چھُ گَژھان کم ہتھ تام چھُ واتان تقریباً چھُ ہتھ یا اَکھ ہتھ اَکھ اَشاریہِ روزان نہَ حظ سُہ تہِ چھُ مےٚ لگاتار روزان مےٚ چھَ نہٕ تَمہِ وجہ سۭتۍ راتَس نٮ۪نٛدٕر تہِ بَنان کِہیٖنٛۍ کَرٕنۍ بہٕ چھَس راتَس تہِ بِلکُل ہُشار آسان اَکھ خوٚشٕک ژاسہِ ہٕنٛدِ وجہ سۭتۍ تہٕ بیٚیہِ نَرٮ۪ن زَنٛگَن ہٕنٛدٕ دَگہِ ہٕنٛدِ وجہ سۭتۍ بِلکُل بِلکُل حظ ڈاکٹر صٲب چلو شُکریہ ڈاکٹر صاحب